یِم زیادٕتر گاڑِ چھِ یِمَن منٛز بہٕ کُنہِ جایہِ گژھان چھَس تِمَن منٛز چھِ اِوان آٹوٗ سوما مَزداہ تہٕ بَس یِم یِم ژور مطلب گاڑِ چھِ زیادٕتر چھَس بہٕ یِمَے یوٗز کَران مطلب کُنہِ جایہِ گژھنہٕ خٲطرٕ کیٛازِکہِ مےٚ آسہِ گژھُن سکوٗل بہٕ چھَس یَتَتھ دِوان آٹوٗوَس اَتھٕ تہٕ آٹوٗ چھِ بَنان جلدی بہٕ چھَس بَسہِ دِوان اَتھٕ بَس چھِ پٮ۪وان جلدی مطلب بَس سوما تہٕ مَزداہ چھِ أسۍ بَس آٹوٗ تہٕ مَزداہ چھِ أسۍ زیادٕتر یوٗز کَران سوما چھِنہٕ تیوٗتاہ تہِ نہٕ کَران کِہیٖنۍ تہِ نہٕ وۄنۍ گوٚو کُنہِ دۄہ آسہِ لیٹ گوٚمُت تِژھ پھِر کھَسو أسۍ سومہَس أسۍ چھِنہٕ تَوَے سوما کَران مطلب یہِ کِہیٖنۍ تہِ نہٕ تہٕ کیٛازِکہِ سومہَس چھِ زیادٕتر کِراے آسان بَس چھِ اَسہِ نارمٕل کِراے ہٮ۪وان بیٚیہِ آٹوٗ اَسہِ چھِ سوما زیادٕتر ہٮ۪وان اَسہِ چھِ پنٛنہِ حِساب پٮ۪وان وٕچھُن تَمی ٹایپُک مےٚ چھِ واریاہ اَسہِ چھِ واریاہ مٮ۪موریٖز روزان تَتھ منٛز کیٛازِکہِ أسۍ چھِ سٲری پَنٕنۍ فرٛٮ۪نٛڈٕز چھِ آسان أسۍ یِکوَٹَے آٹوٗوَس منٛز پَتہٕ چھِ أسۍ یِکوَٹَے پِکٕس تُلان چھِ یا کینٛہہ مَستی چھِ کینٛہہ کَران تِم چھِ مٮ۪موریٖز روزان یا کہِ بَسہِ منٛز چھِ آسان أسۍ بِہِتھ سُہ سکوٗن چھِ مِلان الگ البتہ بہٕ یُس چھَس بہٕ حظ وَنہٕ پَنُن اَکھ مطلب ٹرٛانَسپوٹُک بہٕ ییٚلہِ بروںٛٹھ ٲسٕس ٹانٛگہٕ ٲسۍ بروںٛٹھ آسان ٹانٛگہٕ مطلب گُرِس آسان لٲگِتھ پٔتۍ کِنۍ سیٖٹہٕ تہٕ پَتہٕ ٲسۍ تِمنٕے پٮ۪ٹھ بیٚہوان میٛانہِ خٲطرٕ چھِ مےٚ چھِ وٕنیُک تام باسان یُس سُہ ٹرٛانَسپوٹُک سِسٹَم چھُ میٛانہِ خٲطرٕ چھِ سُہ مٮ۪موریبٕل روٗدمُت واریاہ زیادٕ یادگار کیٛازِکہِ بہٕ ییٚلہِ تَتھ پٮ۪ٹھ ٲسٕس کھَسان مےٚ اوس سُہ واریاہ زیادٕ خۄش گژھان مےٚ اوس مطلب سورُے کینٛہہ ژَلان بہٕ ٲسٕس دَپان بہٕ ٲسٕس اَہا کوٗتاہ مَزٕ چھِ یِوان بہٕ حظ اگر سوپور وَسہٕ تَتہِ سوپرٕچ زیادٕتر آسان تِم ٹانٛگہٕ بہٕ ٲسٕس سوپور وَسان پیٚترَس سۭتۍ بہٕ ٲسٕس وَنان پیٚترَس نہ مےٚ کَرناو گۄڈٕ ٹانٛگہٕ سَوٲرۍ اَدٕ مانَے بہٕ کَرناو گۄڈنٮ۪تھ ٹانٛگہٕ سوٲرۍ آ پَتہٕ اوس مےٚ پیٚتٕر وَنان ٹانٛگہٕ وٲلِس تَتھ منٛز ٲسۍ زٕ ترٛےٚ نفر ٲسۍ بروںٛٹھ واتان اَز چھِنہٕ مگر وۄنۍ ٹانٛگہٕ آسان کِہیٖنۍ تہِ نہٕ تِم ٲسۍ بروںٛٹھ آسان زٕ ترٛےٚ نفر ٲسۍ ٹانٛگَن منٛز واتان میون پیٚتٕر اوس وَنان بہٕ ٲسٕس وَنان انٛکَلَس نا نا مےٚ چھِ کُنُے زوٚنُے کھَسُن اَتھ منٛز بیٚیہِ گژھِ نہٕ کِہۭنۍ آسُن اَتھ منٛز ٹانٛگَس منٛز انٛکَل اوس پَتہٕ تٔمِس ٹانٛگہٕ وٲلِس وَنان دَپان اوسُس نا مےٚ گژھِ آسٕںۍ یہِ کُنُے زوٚنُے بیٚیہِ چھِنہٕ تَتھ منٛز مےٚ کٕہٕنۍ کھالُن پَتہٕ اوس سُہ سٲرۍسٕے مےٚ پھیرناوان تَپٲرۍ مطلب ہُتھ کَنۍ نہٕ کِہیٖنۍ گَرٕ یا کُنہِ جایہِ ٲسۍ گژھان سُہ اوس تَپٲری سوپورِ وَتَن پھیرناوان مےٚ ییٚمہِ سۭتۍ بہٕ واریاہ خۄش ٲسٕس گژھان سُہ چھِ روٗدمُت مےٚ مطلب واریاہ زیادٕ مٮ۪موریبٕل مطلب کہِ یادگار تَمہِ ٹانٛگُک البتہ یِم آٹوٗ چھِ بَس چھِ سوما مَزداہ یِمَن أسۍ مطلب روزمرہ چھِ پَکان یِمنٕے منٛز أسۍ چھِ زیادٕتر یِمنٕے ہُنٛد یوٗز کَران کیٛازِکہِ اَسہِ چھِ آسان یِمنٕے ہُںٛد اَسہِ آسہِ کُنہِ جایہِ گژھُن اَسہِ چھِ یِمنٕے منٛز پٮ۪وان گژھُن اَسہِ آسہِ سکوٗل گژھُن اَسہِ چھِ یِمنٕے منٛز گژھُن اَسہِ آسہِ کُنہِ جایہِ گژھُن بنٛڈٕ بازر گژھُن بنٛڈٕپوٗر یا کہِ پۄپھَن ہُنٛد مامَن ہُنٛد ماسَن ہُںٛد أسۍ چھِ یِمنٕے منٛز گژھان وۄنۍ گوٚو یِم تہِ چھِ مٮ۪موریبٕل مگر بہٕ چھَس مطلب پَنُن سُہ پٔرسٕنَل اٮ۪کٕسپیٖریَنٕس وَنان یُس مےٚ وٕنیُک تانٮ۪تھ باسیومُت چھِ یادگار سُہ چھِ یِہٕے ٹانٛگُک کیٛازِکہِ بہٕ ٲسٕس واریاہ زیادٕ خۄش گژھان سُہ الگٕے خۄش چھِ کُنہِ ساتہٕ گژھان شُر مطلب مےٚ اگر وٕںۍ تہِ ٹانٛگَس منٛز وَنَن کھَس بہٕ کھَسہٕ وٕنۍ تہِ کیٛازِکہِ مےٚ چھِ زَن خبر کیٛاہ بہٕ ییٚلہِ ٹانٛگہٕ چھَس وٕچھان بہٕ چھَس گژھان مےٚ چھِ دِلَے دِلہٕ منٛز پانَے خوشی نیران بہٕ چھَس واریاہ زیادٕ خۄش گژھان ٹانٛگہٕ وٕچھِتھ وٕنہِ تہِ اگر بہٕ وٕنہِ تہِ انٛکلَس سۭتۍ کُنہِ جایہِ گژھٕ مےٚ چھِ انٛکَل وَنان پَتہٕ ژٕ کھَسکھا وٕنۍکٮ۪نَس تہِ ٹانٛگَس اگر أسۍ سوپور گژھو بہٕ چھَس واریاہ زیادٕ خۄش گژھان مطلب کہِ ٹانٛگہٕ وٕچھِتھ ہُتھ کَنۍ چھِ أسۍ واریاہ یِم یِم یِمَن منٛز أسۍ پھیران چھِ یِمَن ٹرٛانَسپوٹَن منٛز البتہ مٮ۪موریبٕل چھِ میٛانہِ خٲطرٕ ٹانٛگہٕ روٗد ہُتھ کَنۍ چھِ أسۍ واریاہَن منٛز نژان مطلب بَس آٹوٗ سوما تہٕ مَزداہ إم ژور چھِ زیادٕ کُنہِ ساتہٕ سکوٗٹی یَن پٮ۪ٹھ تہِ بایکَن پٮ۪ٹھ تہِ سُہ چھِنہٕ زیادٕتر تیوٗتاہ کِہیٖنۍ تہِ نہٕ یوٗتاہ یِم ژور اَسہِ رایڈٕ چھِ ییٚتہِ اٮ۪ولیبٕل یِمَن منٛز أسۍ ٹرٛوٕل چھِ کَران مگر سانہِ خٲطرٕ بیٚیہِ میموریبٕل چھِ